مےٚ چھِ گَژھان یِم جانور واریاہ خۄش جانور چھِ مےٚ واریاہ پَسنٛد اسہِ چھِ گھرَس منٛز کٔتجہِ تِمو چھُ اسہِ اول بَنومُت تٔتی مےٚ چھُ واشروٗم تٔتی تٔتھۍ پٮ۪ٹھ کَنۍ چھُکھ بَنومُت اول اسہِ چھِ واریاہ کٔتجہِ پَتہٕ ییٚلہِ تِم کٔتجہِ چھِ یِوان تِم چھِ ایٚنٛڈِنٛگ فرؤری یِوان پَتہٕ چھِ تِم دۄن ژۄن ریٚتَن روزان تہٕ پَتہٕ چھِ تِمَن پَتہٕ بچاریٚن تِمَن چھُ پَتہٕ ٹایِم پَنُن واتان پَتہٕ چھِ تِم گژھان پَتہٕ چھِ تِم مگر بیٚیہِ فرؤری ایٚنٛڈِنٛگ یِوان واپس پَتہٕ چھِ مےٚ ریٚکہٕ ویٚکہ پیٚوان تتیٚن مان ژٕ مےٚ چھُنہٕ شَرارت وَرارَت کھَسان یہِ کیٚنٛہہ زَن مےٚ چھِ کٔتج ترٛاوان زَن ریٚکہٕ ویٚکہٕ مے چھُنہٕ کھَسان بہٕ چھیٚس تِمَن کیٚنٛہہ ترٛاوان اَتیٚن کیٚنٛہہِ لفاف وِفاف پَتھر یِم چھِ ترٛاوان أتھۍ پٮ۪ٹھٕے پَتہٕ چھِ تِمَن آسان بَچہِ وچہِ تِمَن چھِ آسان پانٛژھ پانٛژھ بَچہِ کۭتیٛاہ آسیٚن یِمَن کٔتجیٚن پَتہٕ چھِ آسان پَتہٕ پیٚوان تِم یِم تِم چھِ پَتہٕ آسان لۄکٕٹۍ لۄکٕٹۍ بَچہِ تِمَن چھِ پَتہٕ موج اَنان سۄ کھیٚن دِوان چھِ تِمَن بِچاریٚن بَچیٚن پَتہٕ چھِ تِم بَڑھان بَڑھان تِم کٔتجہِ تِمَن چھُ پَتہٕ سُہ یِوان تِم وُف اُڑان چھِ پَتہٕ تِم تٔتی کَران گۄڈٕ اورٕ یورٕ آسان تٔتی مےٚ چھِ تِم کِچنَس مَنٛز تہِ مَنٛزٕ اَژان بیٚیہِ چھِ آسان مےٚ تِم کُٹھۍ کٹھیٚو کِنۍ تہِ نژان منٛزٕ اسہِ چھِ تِم ؤٹِس آسان کَران اورٕ یور بہٕ چھیٚس تیٖژاہ خۄش گژھان مےٚ چھِ تِم پسنٛد تہٕ تِم چھِ مےٚ ہر ؤریہِ یِوان مگر کٔتِج چھِ مےٚ واریاہ خۄش بیٚیہِ چھِ یِم جانور تہِ مےٚ زیادٕ پَسنٛد تہٕ آز چھِ تِم اسہِ درٛامژٕ تِم چھِ اوترٕ وۄنۍ درٛامژٕ تِم چھَنہٕ وُنٛکیٚن کِہیٖنۍ مگر وۄنۍ یِن تِم بیٚیہِ ایٚنٛڈِنٛگ فرؤری بیٚیہِ چھِ نا یِم کوتَر ووتَر اسہِ ٲں مےٚ چھُ وَرَنٛڈاہ تٔتی سایڈَس کِچنَس تَتیٚن چھُ اسہِ تھومُت سُہ یِمَن خٲطرٕ ترٛاوان أسۍ پھل وَرَنڈاہَس پٮ۪ٹھ تِمَن چھیٚس بہٕ ترٛاوان توٚمُل ووٚمُل بَتہٕ وَتہٕ یِمَن کوترَن تَتہِ چھِ ژَرِ یِوان چھِ یِوان یِم بُلبُل یِوان تَتہِ یِوان یِم کوتَر چھِ یِوان تَتیٚن چھِ یِوان یِم جانوَر تہٕ کھیٚوان چھِ وۄنۍ چھُ اسہِ تٔتی ہمساے اَکھ تِمَن چھِ کُلۍ تَتیٚن دِتۍ مِتۍ تِمَن تِمَن چھُ باغ تَتیٚن تَتھ چھِ کُلۍ کھٔتۍ مِتۍ تھوٚد بہٕ ٲسِس تِمَن وَنان تُہۍ کٔرو یِمَن کَٹٲے اَتیٚن تھوڑا ژٔٹیٛو یِمَن پٮ۪ٹھہٕ کَم پَہم اسہِ چھِ یتیٚن جانور کھیٚوان پھل تِمو ووٚن دوٚپکھ اۭں اسہِ وَنیٛوو تٔمِس تہٕ سُہ یی وۄنۍ تہٕ سُہ ژَٹہِ پَتہٕ وُچھ مےٚ راتھ تِم یِوان تِمو نیٛو تَتھ کٹِنٛگ کٔرِتھ پٮ۪ٹھ تہٕ بہٕ چھُ مےٚ دوٚپ وۄنۍ ترٛاوٕ بہٕ یِمَن جانوَرَن آسو پھل ترٛاوان کیٛازِ یِم چھِ اَتیٚن بیٚہوان یِمَن چھُ عادَت اَتیٚن یِم چھِ بِچٲرۍ أتی بیٚہوان تہٕ کھیٚوان چھِ یِم پھل ول أتی تہٕ مےٚ چھِ یِم پانَس بیٚیہِ ٲسۍ اسہِ برٛونٛٹھ آسان گۄڈٕ ییٚلہِ أسۍ بہٕ لۄکٕٹ ٲسٕس بَچپَنَس منٛز تہٕ مےٚ چھُ پانَس تہِ یاد تہٕ مےٚ اوس بَڑٕ بٕڑِۍ بَب اوس بٕڑۍ بَب اسہِ ٲسۍ کَٹھ تِم ٲسۍ رَچھان اسہِ یِم گھرِ ییٚتہِ مالنہِ تِمَن ٲسۍ کَٹھ وَٹھ تہِ واریاہ تِم ٲسۍ رَچھان یِمَن اوس عادت یِمَن جانوَرَن سۭتۍ تہِ تہٕ یِم ٲسۍ رَچھان تِم ٲسۍ پَتہٕ یِیٚلہِ کَٹھ ٲسۍ کَڑان نیٚبَر کُن چَکرَس ٲسِکھ نوان گاسہٕ کھیٛاوان پَتہٕ ٲسۍ تِمَن کوٚش ووٚش دِوان تِمَن کَٹَن تہٕ تِم ٲسۍ اسہِ مگر واریاہ ٲسۍ تِم اسہِ پَتہٕ ٲسۍ تمَن بَچہِ وچہِ آسان تِم تہِ ٲسۍ پَتہٕ بَڑھان ٲسۍ اسہِ تِم واریاہ تَتھ آسان تَتھ گانَس منٛز ٲسۍ آسان اسہِ یِم کٹھ وَٹھ واریاہ گاوٕ تہِ آسہٕ اسہِ آسان مےٚ ٲسۍ نٲنۍ ٲسۍ بِچٲر تِمَن دۄہَن زِنٛدٔے پَتہٕ گُزرے سۄ تہٕ سۄ تہِ ٲس ٲں گاوَن سۭتۍ کَران پَتہٕ ٲس سۄ دۄدھ وۄدھ کٕنان آسہٕ یِم گاوٕ واوٕ تہِ اسہِ واریاہ اسہِ آسہٕ گاوَن ہُنٛد شوق تہِ اوس اسہِ سٮ۪ٹھاہ واریاہ تہٕ یِم گاوٕ تہِ بیٚیہِ اوس دۄدھ ہان وۄدھ ہان تہِ ٲس عٲش اوس اِنسان کَران گھرِ مارکیٚٹ اوس نہٕ پیٚوان نیرُن کِہیٖنۍ أکہِ وُنٛکیٚن چھُ آسان نَژُن پیٚوان دۄدھٕ موٗجوٗب دَر بہٕ دَر چھِ گَژھان صُبحَس پَتہٕ چھُ آسان گژھُن پٮ۪ٹھ چھُنہٕ آسان یہِ دۄدھ یِمَن توٚن یِم چھِ اَتھ مِلاوان خبر کیٛاہ یہِ چھُ آسان یِہوے آبہٕ دۄدھہ ہیٚو خاص دۄدھہ چھُنہٕ یہِ آسان کِہیٖنۍ منٛزٕ چھُ اَتھ دۄدھ ییٚلہِ دۄدھ کاران چھِ اَتھ چھُ مُشک ہیٛو نیران منٛزٕ بہٕ چھیٚس دَپان خبر یِمو یہِ پوڈَر چھا رَلٲومٕژ یِم کیٛاہ چھِ ترٛاوان یہِ اَتھ منٛز یہِ زانہِ خۄدا یہِ کیٛاہ چھِ یِم اَتھ منٛز ترٛاوان مان ژٕ کیٛاہ فٲیدٕ چھُ اسہِ یِوان یہِ پوڈرِ آب چَیٚنَس کۭژاہ چھِ یہِ گٲو اصٕل ییٚمِس یہِ دۄدھ چھُ نیران گھرُک دۄدھ بیٚیہِ گایہِ ہُنٛد دۄدھ واریاہ اصٕل بیٚیہِ پیٛوَر دۄدھ مان ژٕ اَگر بَچہِ تہِ چیٚیہِ سُہ لَگہِ أزۍ یہِ مارکیٚٹُک دۄدھ چھُنہٕ آزان آسان آز کِہیٖنۍ یہِ چھُ ژھورُے آب آسان اَمہِ سۭتۍ چھُنہٕ کِہیٖنۍ گژھان اَگر یہِ چیٚیہِ تہِ اَمہِ سۭتۍ چھُنہٕ کِہیٖنۍ نَہ چھُ اَتھ طاقت نہ چھُ اَتھ کیٚنٛہہ ہۄتھ گٲو دۄدھَس چھُ اَلگٕے مَزٕ آسان سُہ چھُ موٚٹ آسان ماچھ ہیٛو تَتھ اگر اِنسان آب تہِ رَلایہِ مگر تَتھ چھَنہٕ ضروٗرت پیٚوان اگر اِنسان رَلایہِ تہِ تَتھ تَتھ چھُنہٕ باسٲنی تیٛوٗت چھُ سُہ موٚٹ آسان مگر وۄنۍ چھِنہٕ ترٛاوان أسۍ کیٚنٛہہ اسہِ آسہٕ برٛونٛٹھ گاوٕ آز چھَنہٕ اسہِ کِہیٖنۍ أسۍ تہِ چھِ آز مٔلی اَنان مگر گاو چھِ واریاہ اصٕل آ ییٚمِس گاو آسہِ سُہ گَژھہِ نہٕ کٕنُن کِہیٖنۍ کیٛازِکہِ گاو چھِ واریاہ اصٕل تہٕ یہِ چھِ یہِ گاو تہِ بیٚیہِ ٲسۍ یِم کۄکَر آسان اسہِ کٲشِرۍ ٲسۍ اسہِ آسان أسۍ ٲسۍ تِم کۄکَر تہِ ٲسۍ أسۍ رچھان ییٚلہِ یِم کۄکَر ٲسۍ یِم ٲسۍ واریاہ اسہِ پَتہٕ ٲسۍ أسۍ یِمَن کۄکَرَن دِوان ٹھوٗل ووٗل ٲسۍ دِوان یِم گھرِ پَتہٕ اوس اسہِ کَمرٕ اَکھ تھومُت یِمَن خٲطرٕ الگ أسۍ پَتہٕ یِم کۄکَر یِم اَتیٚن ٲسۍ نیران پوٗتۍ یِمَن کۄکرَن خٲطرٕٲسۍ نیران دِوان ٲسۍ یِمَن کُنہِ یَتھ کرٛیٚنٛجلِس ویٚنٛجلِس منٛز ٲسِکھ دِوان تتھ پھٔتِس منٛز ٹھوٗل باہ دِمہٕ ہاو ژوٚوُہ تہِ دِمہٕ ہَاو ییٖتیٛاہ ٹھوٗل وۄنۍ کٲشِرۍ آسان جمع گٔمِتی تہٕ أسۍ یِمَن کۄکرَن دِوان پَتہٕ ٲسۍ گَژھان یِمَن کیٚنٛہہ ٹایِم تہٕ ٲسۍ یِم پوٗتۍ آسان پَتہٕ یِمَن مگر واریاہ اصٕل ٲسۍ یِم پوٗتۍ آسان یِمَن اوس آسان الگ الگ کَلَر یِم ٲسۍ نہِ پیٚوان گۄڈٕ یِم لۄکٕٹۍ پوٗتۍ کَڑٕنۍ نیٚبَر کُن کِہیٖنۍ یِم ٲسۍ پیٚوان أتی تھاوٕنۍ یِم پوٗتۍ ووٗتۍ پَتہٕ ییٚلہ یِم یِم یِم ٲسۍ پیٚوان گۄڈٕ ییٚلہِ یِم بٔڑۍ بٔڑۍ بٔڑۍ بٔڑۍ گژھہٕ ہان تہٕ اَدٕ ٲسۍ پَتہٕ یِم نیٚبَر نیران پَتہٕ اوس پیٚوان یِمَن بیٛارِ ہُنٛد خیال تہِ تھاوُن کیٛازِکہِ اَگر یِمَن نیٚبر نیرِہان یِمَن گٔژھ نہٕ بیر ویر کھیٚنۍ یا ہوٗن گژھہِ نہٕ یُن یٖتِس کالس تھوڑا یِم گژھہِ ہان تھوڑا ہیٚسَس منٛز یی ہان ییٖتِس کالَس تھوڑا یِم بٔڑۍ پَہَم گژھہِ ہان پَتہٕ ٲسۍ یِم بٔڑۍ بٔڑۍ گژھان یِم پوٗتۍ تہِ یِمن بٔڑۍ بٔڑۍ بٔڑۍ بٔڑۍ ٲسۍ یِم گژھان تہٕ مگر پَتہٕ ٲسۍ یِم بَڑھان اصٕل یِمَن اوس پَتہٕ چالاک ہی بَنان پَتہٕ یِم پوٗتۍ یِمَن اوس نہٕ پَتہٕ آسان بیٛارِ ہُنٛد ہوٗنۍ سُنٛد ڈَر وَر کِہیٖنۍ نہٕ تہٕ مگر گۄڈٕ اوسُکھ پیٚوان خَیال وَیال تھاوُن بیٚیہِ چھِ یِم کٲشِرۍ ٹھوٗل یِم چھِ واریاہ دَوا تہِ آز چھُ اِنسان وَنان کہِ کٲشِرۍ ٹھوٗل آسہِ ہے ییٚمِس بَچَس دِمہٕ ہاو آز چھِ ژھاران مارکیٚٹَس منٛز تَتہِ چھُنہٕ تَران سَمجھی یِم چھا کٲشِرۍ کِنہٕ یِم چھِ پَنٛجٲبۍ مگر یِم کٲشِرۍ ٹھوٗل ٲسۍ آسان تِم ٲسۍ اَلگٕے طاقتی آسان آز چھِ وَنان دَپان یِم ٹھوٗل چھِ ہسا چھِ نَقلی وۄنۍ ہووُکھ واریاہ لَٹہِ ویٖڈیو فونَن منٛز یِم ہسا چھِ نَقلی مگر لوٗکھ چھِ کھیٚوان أسۍ تہِ چھِ کھیٚوان اسہِ کیٛاہ پاے یِم چھا اَصلی کِنہٕ یِم چھِ نَقلی کٲشُر گوٚو کٲشرُے تَتھ اوس طاقَت تہِ اوس ٹھوٗلَس اصٕل بیٚیہِ اوس مَزٕدار تہِ گَژھان بیٚیہِ اوس صحت تہِ گَژھان اصٕل آز کَتہِ چھِ بہٕ ٲسٕس مٔرِس منٛز پانہٕ اژان بہٕ ٲسٕس یِم کۄکرِ آسہٕ آسان صبحن ییٚلہِ ترٛاوان ٲسۍ ییٚلہ یِمَن ٲسۍ پھَل وَل دِوان پَتہ ٲسٕس بہٕ ٹھوٗل کڑان مَرِ منٛز ٲسٕس بہٕ کَڑان ٲسۍ آ ڈیلی اوس آسان ٹھوٗل اکھ اکھ یا منٛزٕ اوس دۄیہِ دُہۍ تریٚیہِ دُہۍ آسان تہٕ مگر گژھان ٲسۍ یِم ٹھوٗل جمع پَتہٕ ٲسۍ کانٛگرِ منٛز تھاوان بٕزان ٲسۍ کھیٚوان ٲسۍ مگر مَزٕ بَلاے کیٛاہ چھِ اَتھ کٲشرِس ٹھوٗلَس تیٛتھ چھُنہٕ پَنٛجٲبۍ ٹھوٗلَس تہِ مَزٕ کیٚنٛہہ یُتھ کٲشرِس ٹھوٗلَس چھُ مَزٕ کۄکرِ وۄکرِ گٔے واریاہ اصٕل یِم کٹھ وَٹھ گٲوٕ یہِ گوٚو واریاہ اصٕل بٔلۍ ژھٕنیٚکھ یِم گاوٕ کٕنۍ کٕنۍ یِم کۄکَر وۄنۍ کَتہِ چھِ زٕرناوان یِم کٲشِرۍ گھرٕ وٲلۍ یِم کۄکَر یِم چھِ وَنان ہے وۄنۍ چھِ ریٚکہٕ پیٚوان ہُو مگر مےٚ چھِ جانوَر پانَس واریاہ پَسنٛد بہٕ چھیٚس جانوَرَن سۭتۍ لگاو تہِ کَران مےٚ چھِ بیٚیہِ جانور پَسنٛد بہٕ ہیٚکہٕ نہٕ جانوَرَس کٔرِتھ زَن اگر اسہِ کٔتِج چھِ یِوان بہٕ زانہٕ نہٕ دٲر کَرٕنۍ بَنٛد بہٕ چھیٚس تِہنٛدِ موٗجوٗب تھاوان دٲر یَلٔے مےٚ چھُ پانَس تہِ پَسنٛد اگر مےٚ ریٚکہٕ تہِ پیٚن مےٚ چھَنہٕ شَرارت وَرارت کھَسان کیٚنٛہہ اسہِ چھِ گھرَس منٛز کٔتجہِ ٲلۍ زٕ ژور مےٚ چھِ دٕرکاکنہِ زٕ گھرَس منٛز تِمَن تہِ چھِ منٛز کٔتجہِ یِوان تِمَن تہِ چھِ آسان ہیٚرِ ریٚکہٕ ویٚکہٕ تِمَن تہِ چھُنہٕ شَرارَت